اَکھ اَکھ زٕ ساس اَکھ زٕ زٕ زٕ ساس ژور ترٛےٚ ترٛےٚ زٕ ساس دَہ پانٛژھ پانٛژھ زٕ ساس ٲٹھ شےٚ شےٚ زٕ ساس نَو